اَوا بہٕ چھس یَژھان تِمن سۭتۍ مطلب تِمن مُتعلق کَتھ کَرٕنۍ تِکیازِ تِمو بَنٲو ہِندُوستان کوٚر تِمو مطلب فخر کَرٕنو تِمو ہِندُوستان تِکیازِ تِم کھٔتۍ زوٗنہِ پٮ۪ٹھ تِمو اننہٕ مطلب تِمو دوٚپ زوٗنہِ پٮ۪ٹھ کیٛاہ چھُ کیٛاہ چھُنہٕ تہٕ تِمو دِتۍ اَسہِ واریاہ اِنٛفارمیشن زوٗنہِ مُتعلق